ترٛےٚ نَوَمبر چھُ مےٚ زاہ دۄہ اَمہِ دۄہ چھَس بہٕ زامٕژ یہِ چھُ مےٚ یادگار دۄہ ترٛےٚ مارٕچ چھُ مےٚ یادگار دۄہ اَمہِ دۄہ اوس مےٚ بیٚنہِ خانٛدر ٲٹھ فیبَرؤری چھُ مےٚ یادگار دۄہ اَمہِ دۄہ چھُ مےٚ بیٚنہِ ہُنٛد زاہ دۄہ پانٛژھ جنؤری چھُ مےٚ یاد گار اَمہِ دۄہ اوس مےٚ بٔہمہِ ہُنٛد رِزلٹ ٲٹھ اپریل چھُ مےٚ یادگار دۄہ امہِ دۄہ کوٚر مےٚ کالجہِ ایٚڈمہِ